آ اَز کَرو أسۍ کَتھ پاگل خان منٛز یِم پاگل چھِ تِمَن خٲطرٕ کیٚنٛہہ رِسورٕز چھِ ایٚویلیبُل سانہِ کٔشیٖرِ منٛز میٛانہِ حِساب ییٚتہِ ییٖتۍ تہِ پاگل چھِ تِمَن چھِ أکسٕے ہَسپَتالَس منٛز نِوان سُہ گوٚو بادام وارِ ییٚتہِ سُہ پاگل خان مٮ۪نٹَل سیکیٹرکٕس ہَسپَتال چھُ تہٕ تَتہِ کیٛاہ چھِ تِمَن پاگلَن کَران تَتہِ چھِ تِمَن علاج کَران دَوا دِوان دَوا کھٮ۪وناوان دَوا تَمہِ پَتہٕ چھِکھ تھاوان تَتہِ بانہٕ چھِکھ تھاوان کَوسِلِنٛگ چھِ کَران وُچھان چھِ یوٚتَن تانۍ تِمَن تھوڑا بہت یِوان چھِ فرق پَتہٕ چھُ دیٖگَر سوال تِم چھِ پَتہٕ بٕتھِ تہِ پاگلٕے روزان مگر تَتہِ چھِ تِم پَنُن حق والان ادا پَنُن یُس کَسٹٕمَر تِمَن تور یِوان پیشَنٛٹ چھُ تٔمِس چھِ تِم تَتٮ۪ن پوٗرٕ ہاوان دَوا دِوان دَوا تہِ چھِ ڈُبلِکیٹ یِوان یُس تِمَن دَوا چھِ دِوان تِم چھِنہٕ تمہِ سۭتۍ سَزان تِم چھِ تمہِ سۭتۍ وارے پٲگل گَژھان تہٕ باقٕے یِم پاگل خانہٕ سٲنِس کٔشیٖرِ منٛز گژھن ایٚویلیبُل آسٕنۍ تِم چھِنہٕ یِمو بَنٲومٕتۍ کِہیٖنٛۍ خٲلی چھِ یِہَے اَکھ اکھ پاگل خان ییٚتہِ اَتہِ اور اِنسان تہِ پاگل چھُ گژھان